مےٚ یُس ساروی کھۄتہٕ زیادٕ پَسنٛد کِتاب ٲس سُہ ٲس مےٚ سکوٗلَس منٛز میتھ سُہ ٲس مےٚ واریاہ زیادٕ خۄش کَران یِتھُے سُہ کَلاس اوس لَگان بہٕ ٲسٕس تَتھ کَلاسَس پیٛاران آسان سُہ کَلاس کَر لَگہِ میتھ کَر أسۍ پَرو کیٛازکہِ باقیَن منٛز آسہٕ پٮ۪وان دٔلیٖل بوز یہِ تہٕ دٔلیٖل بوزٕنۍ تہٕ پَرُن یُس میتھ کَلاس اوس آسان تَتھ اوس پٮ۪وان اِنسانَس لٮ۪کھُن سَمجُن دِماغ لَڑاوُن یُتھ اِنسانَس دٮ۪ماغ تازٕ اوس گَژھان بیٚیہِ ہُشار ٲسۍ گَژھان تہٕ بیٚیہِ یُس اَسہِ ٹیٖچَر اوس اَتہِ میتھ ٹیٖچَر تٔمۍ سُنٛد پَرناونُک طریٖقہٕ اوس مےٚ واریاہ زیادٕ پَسنٛد تٔمۍ سُنٛد پَرناونُک طریٖقہٕ اوس یِتھ کٔنۍ کہِ سُہ اوس اِنسانَس سَمٕجھ تارناوان گۄڈٮ۪تھ لٮ۪کھناوان پَتہٕ ہیٚچھناوان پَتہٕ اوسُس پَتہٕ اوس تُلان شُرٮ۪ن تھوٚد تہٕ ؤنِو سا مےٚ کیٛاہ پَرنو ییٚمۍ سۭتۍ شُرۍ ٲس شُرٮ۪ن اوس روزان دٮ۪ماغَس منٛز کہِ اَسہِ تُلُن وٕنۍ اَسہِ بوزناوَن وَنَن کیٛاہ پوٚر تٔمۍ خٲطرٕ ٲسۍ تِم دھیٛان تھاوان یُس تٔمۍ سُنٛد پَرناونُک اَنداز اوس سُہ اوس واریاہ زیادٕ مُختلِف باقیَن ماشٹرَن نِش یُس مےٚ واریاہ پَسنٛد اوس کھَسان تہٕ مےٚ اوس تَوَے لَگان تٔمۍ سٕنٛدۍ کَلاسَس مزٕ میتھ پَرنَس تہٕ یہِ چھِ یہِ ٹیٖچرَس تہِ آسان سُہ کِتھ پٲٹھۍ پَرنایہِ شُرِس تہٕ شُرِس کِتھ پٲٹھۍ ای مَزٕ مےٚ اوس لَگان میتھ پَرنَس مَزٕ یُتھ مےٚ پَتہٕ یہِ پَسنٛدیٖدہ کِتاب تہِ روز یہِ میتھ